بِسمہ اللہ الرحمٰن الرحیٖم ییٚمہِ ساتہٕ تہِ أسۍ صُبحس آسو وۄتھان ییٚمہِ ساتہٕ تہِ أسۍ صُبحس آسو وۄتھان گۄڈٕ گَژھِ پنٛنِس کِچنَس منٛز ییٚتہِ حظ گیس آسہِ تَتہِ گوٚژھ ژھٕنُن سٲری دارِ دَرواز یَلہٕ تِکیٛازِ کُنہِ ساتہٕ چھُ گیسَس ویسَس کیٚنٛہہ لیٖک ویٖک آسان تَمہِ ساتہٕ گَژھِ سُہ ہَوا نیرُن گیس گوٚژھ نیرُن نٮ۪بَر تہٕ بیٚیہِ سیفٹی خٲطرٕ ییٚمۍ ساتہٕ تہِ أسۍ گیس یَلہٕ ترٛاوو تَمہِ ساتہٕ وٕچھُن چھُ گۄڈٕ گیسُک سُچ یَلہٕ آرام سان ترٛاوُن لیٖک وٕچھُن مَہ چھُ یا یَتھ سٕلٮ۪نٛڈَرَس یا کُنہِ چھُ اَتہِ کُنۍ تہِ چھُ اَتہِ پایپہِ مَہ چھِ لیٖک یا بیٚیہِ کیٚنٛہہ سیوٚد اَصٕل پٲٹھۍ ییٚمۍ ساتہٕ تہِ اَسہِ رَنُن وَنُن ٲسہِ گیس آرام سان ترٛاوُن یَلہٕ رَنُن مۄکلو سورُے کیٚنٛہہ مۄکلو کٔرِتھ گیس آرام سان بنٛد تھاوُن سیوٚد بۄن تہِ تہٕ ہٮ۪رۍ تہِ دۄشوَے سایڈو اَکھ گوٚو سٕلٮ۪نٛڈرَس نِش تہِ تہٕ بیٚیہِ گوٚو ییٚتِتھَس بۄنہٕ کَنہِ تہِ مٔٹ اَصٕل پٲٹھۍ بنٛد تھاوٕنۍ ییٚمہِ ساتہٕ تہِ بیٚیہِ رٔنِتھ مۄکلٲیِن رٔنِتھ ٲسِو مۄکلاوان تَمہِ ساتہٕ تہِ ٲسۍزیو گیس اَصٕل پٲٹھۍ بنٛد تھاوان سُہ فِٹ کٔرِتھ